وعلیکُم اسلام آ شُکُر تُہۍ چھِو حظ ٹھیٖک اہن حظ بِلکُل اہن حظ بِلکُل نہ أسۍ چھِ کٕلنِکَس پیٹھ حظ

اچھا کوتاہ ٹایِم اوس گوٚمُت

تۄہہِ کھیٚو حظ یِمن دۄہن کیٚنٛہہ دَواہ وواہ

اتھ چھِ حظ کَران وَرم تہِ ما چھُ کھوٚتمُت وَرم ما چھُ کھوٚتمُت ہُنیٛومُت چھُ حظ ہُنیٛومُت چھُ حظ اچھا اچھا تُہۍ یی زیٚو انشاءاللہ صُبحس کٕلنِکَس پیٹھ آ بِلکُل تُہۍ یی زیٚو صُبحس صُبحس یی زیٚو نَتہٕ مارنِٛگ منٛز نَتہٕ یی زیٚو اِیونِنٛگ منٛز کیٛاہ حظ کٕلینِک چھُ گَژھان صُبحے سَتھ بَجے یلہٕ نو بَجے تام اہن حظ آ نَو بَجے تام آسو ییٚتہِ آ انشاء اللہ انشاء اللہ تُہۍ یی زیٚو صُبحس دِمو اتھ نظر تہِ فِلِنٛگ ما آسہِ گوٚمُت کیٚنٛہہ ڈِسٹٔربَنس ما آسہِ گٲمٕژ تتھ کیٚنٛہہ نہ تُہۍ یی زیٚو صُبحس انشاءاللہ اتھ دِمو نظر تہٕ بیٚیہِ وُچھو دوا تہِ تھاوَو اتھ ما پییٚہِ ایٚنٛٹی بَیاٹِک کیٚنٛہہ کھیٚون ییٚمہِ سۭتۍ یہِ اِنفیٚکشن آسہِ گوٚمُت یہِ گَژھِ دُکان چھُ آسہِ یہِ ہسپَتال روڈ چھُنہٕ حظ کۅپوارا آ اَپٲری آ بہٕ بِلکُل تُہۍ أنۍ زیٚو دوا سۭتۍ یہِ تُہۍ کھیٚوان چھِو اَز دوا چِٹھۍ تہِ أنۍ زیٚو سۭتۍ اِنشاءاللہ أسۍ وُچھو تہٕ اتھ دِمو نظرتہٕ انشاءاللہ گَژھِ فَرق أسۍ چھِ نیہِ بَجہِ تانۍ آسان تُہۍ ہیٚکِو پَتہٕ ژیٖرۍ شامن بٲگۍ تہِ حظ یِتھ ژور بَجے پَتہٕ تہِ ہیٚکِو تُہۍ یِتھ آ اہن حظ آ اگر صُبحٲے ہیٚکِونہٕ یِتھ کیٚنٛہہ ژور بجے پَتہٕ تہِ ہیٚکِو یِتھ

تۄہہِ اگر ایٚنٛٹی بَیاٹِک دوا چھُو کیٚنٛہہ تُہۍ کھیٚوِ سُہ کٔرِو تُہۍ استعمال آ بیٚیہِ کٔرِو نُنہٕ آبہٕ سۭتۍ کٔرِو تُہۍ کۄلکس گَرم آبس منٛز ترٛٲوِو نوٗن تَمہِ سۭتۍ کٔرِو تھوڑا کۄلکس تہٕ اِنشاءاللہ گَژھِ یہِ صُبحٲے دِمو اَتھ نظر آ بِلکُل اِنشاءاللہ آسو کٕلنِکس پیٹھ ٹھیٖک گوٚو ٹھیٖک